پاپلَر سپوٹٕس سپوٹٕس یُس حظ اِنڈیاہَس منٛز چھِ سُہ حظ چھِ مطلب کِرکَٹ حظ چھِ فُٹ بال حظ چھِ کَبَڈی حظ چھِ یُس حظ کَنٹرٛیٖز یُس حظ سُہ مطلب فیمَس یُس اٮ۪تھلیٖٹِک لِٹٕس چھُ سُہ حظ چھُ مطلب کِرٛسٹینیو رنالڈو حظ چھِ لِبرَن جیمٕز حظ چھُ یِمَے حظ چھِ یِمَن منٛز